عام اِنڈسٹری یا کار خانہٕ یِم زَن سٲنِس ڈِسٹرکَس منٛز لَبنہٕ چھِ یِوان تم چھِ ایٚپِکَلچَر مشروٗم وۄپداوٕنۍ اَتھٕ کیمہِ وونُن تہٕ گۄژٕ کاربار اَوٕ سٲنِس ڈسٹرکس منٛز چھُ واریاہ فیکٹریٖز مثلاً جموں اینڈ کشمیٖر اِنڈسٹریٖز کُلگام کُلگام ایپٕل فارمَل پروڈوٗسَر موٗن سٹار اویِل مِل اینڈ سپایسز ایپٕل فارمَل پروڈوٗسَر فیکٹری چھِ میوٕ تہٕ سبزی فیکٹری پؠٹھ کٲم کران یہِ چھُ ڈی ایچ پوٗراہا کۄلگٲمِس منٛز تہٕ موٗن سٹار اویل مِل اینڈ سپایسٔز چھُ کۄلگام أکِس مسجِد شریٖفس نِش یتھ زَن ناو چھُ بِلال مسجِد